ہیٚلو اسلامُ علیکُم مےٚ حَظ ترٛایے راتھ اتہِ موبایل شیرنہِ سُہ شوروٕ حظ وۅنۍ یمہٕ حَظ بہٕ تیٚلہِ ٹھیٖک حَظ چھُ چَلو شُکریہ جِناب